ہندوستان منٛز چھِ واریاہ زیادٕ گیمہٕ یِوان یَتھ منٛز کِرکَٹ تہٕ فٹ بال چھِ واریاہ مشہوٗر گیمہٕ یہِ چھُ واریاہ زیادٕ خلق ہنٛدوستانس منٛز گنٛدان کیٚنٛہہ مشہوٗر انٹرنیشنل پِٕلیر ہنٛدوستانٕکۍ چھِ سچن ٹنڈولکر روہت شرما ایم ایس دونی تہٕ سانہِ رِیاستہٕ پٮ۪ٹھ عُمرا ن مٔلک اَگر سانہِ گامٕچ کَتھ کَرو ییٚتہِ تہِ چھُ کِرکَٹ یِوان بَڑٕ شوق سان گنٛدنہٕ ییٚتہِ تہِ چھٕ کیٚنٛہہ لوکل لیولہِ پٮ۪ٹھ واریاہ اَصٕل پٕلیر گنٛدان اَگر فٹ بالٕچ کَتھ کَرو فٹ بالَس منٛز چھُ سنیل شتری یُس کیپٹین چھُ ہنٛدوستان ٹیٖمُک ہنٛدوستان ٹیٖمُک فٹ بال ٹیٖم تہِ چھُ واریاہ اَصٕل ٹیٖم تہٕ بیٚیہِ چھُ یِوان ییٚتہِ ہاکی تہِ یِوان گنٛدنہٕ ہاکی چھُ اکھ نیٚشنل گیم ہنٛدوستانٕچ